مَزہَب ہسا چھُ یَقیٖنی طور لوٗکَن واریاہ سۭتۍ یہِ اَنان آنان تہٕ یِمَن ہُند مُحبت پانہٕ ؤنۍ بَڑاوان اَتھ منٛز ہسا چھُ مَزہَبُک واریاہ رول آسان یوتام میون پٔرسٔنَل اٮ۪کٔسپِرینٔس چھُ بہٕ ہسا چھُس اکھ مُسلمان تہٕ مُسلمان بایہِ چارا اَسہِ منٛز ہسا چھُ اکھ واریاہ اہم چیٖز نِباوان کیازِ کہِ یہِ ہسا چھُ سانہِ مَزہَبُک اکھ اَہم پاٹ أسۍ ہسا چھُ پَنُنۍ خُشی تہٕ پَنُنۍ غم یکجَل مناوان تہٕ پَنٕنِس ہَمسایَس سۭتۍ تہِ مَناوان سٲنۍ پیغمبَرَن ہسا چھُ فرمومُت زِ تُہۍ ہسا ہٮ۪کِو نہٕ پانہٕ کھٮ۪تھ کیٚنہہ تہٕ تُہُند ہَمساے روزِ فاکَے اَپسی بایہِ چارا چھُ اَسہِ منٛز واریاہ آسان تہٕ أسۍ ہسا ییٚلہِ عیٖد چھِ مَناوان تہٕ اکھ أکِس سۭتۍ نالہٕ مٔتۍ کران تہٕ بیٚیہِ اکھ أکۍ سُند گژھان أکِس بیٚیہِ کہِ سُند کھٮ۪وان تہٕ أکِس بیٚیہِ کہِ سۭتۍ اَصٕل پٲٹھۍ پیش یوان شُرین ہسا چھِ عیدِیان یِوان دِنہٕ تہٕ یہِ ہسا چھُ اکھ واریاہ خوٗبصوٗرت منٛظر آسان ییٚلہِ ہسا لۄکٔٹۍ یا بٔڑۍ عیٖد چھُ مُسلمَنن آسان بہٕ ہسا چھُس اکھ بہٕ ہسا چھُس کٔشیٖر منٛز روزان تہٕ ییٚتہِ ہسا چھِ جنرٔلی مُسلمانٕے آسان تہٕ مےٚ ہسا چھُ واریاہ خُشی مِلان زِ مَزہَب ہسا چھُ اَسہِ قریٖب اَنان نہ کہِ اَسہِ اَپَس منٛز دوٗر کران